بہٕ چھُس اکثر اگر تُہۍ ؤنِو کِتھ کٔنۍ چھُ مےٚ خبر لَگان یا اطلاع آسان ایٚمِچَن گیمَن ویمَن ہُنٛد تِکیٛازِ اکثر بیشتر چھُس بہٕ ییٚلہِ تہِ مےٚ کینٛہہ آتھَنٹِک نِوٕز آسہِ ضوٚرَتھ بہٕ چھُس کِرٛکبَز کَران سٔرٕچ تِکیٛازِ بہٕ چھُس کِرکَٹ کَران زیادٕ وَنہِ فالو کِرکَٹ چھُ مےٚ واریاہ پَسنٛد اور بہٕ چھُس پانہٕ تہِ گِنٛدان تَمہِ موٗجوٗب چھُس بہٕ کِرٛکبَز کَران فالو کِرٛکبَزَس پٮ۪ٹھ چھُس بہٕ وٕچھان بیٚیہِ چھِ آسان تھوڑا شَڈیوٗل وَڈیوٗل یا کانٛہہ چھِ آسان وَٹسیپَس پٮ۪ٹھ یا فیسبُکَس پٮ۪ٹھ کیںٛہہ گرُپ وُپ پیج ویج یِم مےٚ آتھَنٹِک پیج باسن تِم لایک کٔرِتھ یا ٹُوِٹَرَس پٮ۪ٹھ چھِ یِوان نِوٕز باقٕے وٕچھان چھُس بہٕ یِہٕے یہِ ٹی وی یَس وی وی یَس پٮ۪ٹھ یہِ میچ ویچ آسہِ یُس زَن ٹی وی یَس پٮ۪ٹھ یا فونَس پٮ۪ٹھ وٕچھِ بہٕ ہاٹ سٹار وغیرہ چھِ آسان تَتھ پٮ۪ٹھ